وَعلیکُم اَسَلام

مےٚ حظ چھُ ناو میثَم

بہٕ چھُس روزان بَڈگامہِ

مےٚ چھِ گَرِ سِسٹَر زٕ تہٕ بیٚیہِ چھُ مےٚ بوے اکھ بیٚیہِ چھِ مول تہٕ موج

بَس پَرٲنی کالیج چھُس بہٕ پَران

مےٚ چھےٚ سیٚکنڈ یِیَر چَلان

کالیجُک حِساب چھُنہٕ آسان تَمہِ آیہِ کینٛہہ یعنی یِم آرٹس وٲلۍ کالج چھِ یِمَن مَنٛز چھِنہٕ تیُتھ مَزٕ یِوان کینٛہہ یوٚس سُکول لایف ٲس سۄ ٲس اَمہِ کھۄتہٕ بیٚٹرٕے تہٕ اَلبتہ وۄنۍ چھِ دِوان دۄہ دۄہ أسۍ کالج تہٕ اٮ۪ٹٮ۪نٛڈٮ۪نٕس کَران پاس گَژھان گرٛیجویشَن ڈِگری ضوٚرتھ تَمے موٗجوٗب

سَبجَکٹ چھِ واریاہ تہٕ سوشالجی چھِ پَسَنٛد بیٚیہِ چھِ عرَبِک

بیشَک بیشَک یہِ چھُ پوٚز یعنی تَمہِ سۭتۍ چھُ تھوڑا تَران فِکرِ سورُے چھُنہٕ سُے کینٛہہ اَلبَتہ واریاہ چھِ نالیج مِلان اِنسانَس یعنی کِتھ پٲٹھۍ چھُ آسان سوسایٹی مَنٛز پَکُن باقیَن سۭتۍ کِتھ پٲٹھۍ چھِ کتھ کَرٕنۍ بِہیویَر تِہُنٛد کیاہ چھُ

آ بِلکُل ییٚتہِ چھِنہٕ اَمیُک اَمیُک وجوہات چھِ زیادٕ یِہوٚے یعنی لُکھ چھِ کران زیادٕ پرٛٮ۪فر ییٚتہِ میٚڈکَل میٚڈِکَلس مَنٛز چھ نہٕ اِنسان رُکان کینٛہہ تمی موٗجوٗب سُہ کران یعنی فاینانشلی چھُنہٕ سُہ رُکان تتھ مَنٛز کینٛہہ آرٹسَس مَنٛز چھِ یِمن باسان یعنی اَتہِ چھِ واریاہ دٔنٛدٕر چھِ اَتہِ ماسٹٲرٕس چھِ پَتہٕ چھِ پی ایچ ڈی پَتہٕ نہٕ کَران سُہ تہِ کِہیٖنۍ تہٕ تَمے موٗجوٗب چھنہٕ اتھ پَتہٕ زیادٕ پرٛٮ۪فرٮ۪نٕس دِوان کِہیٖنۍ نَتہٕ چھُ آرٹس ساروٕے کھۄتہٕ بوٚڈ یعنی تٔمِس چھِ یوٗ پی ایس تِم چھ آرٹس وٲلی سٲری تہٕ

آ بِل آ بلکل یِم چھِ یعنی نیُن تہِ گژھِ نہٕ اَتھ تَتھ نظرِ منٛز یعنی بۄن پایس منٛز چھِ یِم نِوان آٹسَس یِم آٹسٕکۍ چھِ یِم چھِ آسان واریاہ یعنی تِتھۍ کِرٛییٹِو آسان مایِنٛڈ آسان واریاہ اَصٕل